اسلام عليكم ورحمة الله وبركاته سٲنِس گامس منٛز چھُ یِوان کھانٛدر کرنہٕ مٔنٛزِم یٲرۍ سٕنٛدۍ ذٔریعہٕ یُس لڑکہٕ لڑکی سۭتۍ چھُ لَو آسان کران سُہ چھُ سوزان مٔنٛزِم یٲرِس تہُنٛد گرٕ تہٕ مٔنٛزِم یور چھُ گژھان تور تہٕ ونان چھُکھ تُہنٛدِ خٲطرٕ چھُ یِتھ پٲٹھۍ رشتہِ آمُت تہِ اگر تِمن سُہ رشتہٕ قبوٗل چھُ آسان پتہٕ چھُ سُہ مٔنٛزِم یور لڑکہ سٕنٛدٮ۪ن گرِکٮ۪ن ونان تہٕ پتہٕ چھِ یِم دۄنہٕ وٲے کھانٛدان مِلنُک مِلنُک موقعہٕ ڈِسایڈ کران تہٕ پتہٕ چھِ تتہِ تِم کھانٛدرس مُتلِق کتھٕ کران کہِ کتھ ڈیٹس پٮ۪ٹھ کرو کھانٛدر بیٚیہِ اگر کینٛہہ موہرٕ زیور آسہِ دِیُن تہٕ سُنہِ چھُ یِوان ڈسایڈ کرنہٕ